اَگر بہٕ کشمیٖرس منٛز وٕچھ کَشمیٖر چھُ سورُے خوٗبصوٗت اَتھ منٛز چھِ مےٚ کیٚنٛہہ جایہِ یِم مےٚ واریاہ زیادٕ پسنٛد چھِ اَگر أسۍ گۄڈٕنیتھٕے کَتھ کَرو بنگس ویلی بنگس ویلی چھُ یِوان کۄپوٲرِس منٛز یہِ چھُ کَشمیرکِس نارٕتھ سایڈس منٛز یِوان ناردٲرٕن سایڈ یہِ چھُ کَۄپوارِ مین بازرٕ پٮ۪ٹھٕ چھُ یہِ دوٗر لگ بگ پٕنٛژٕہ ٹو ترٕٛہ کِلومیٖٹر پسنٛد کیازِ چھُ مےٚ یہِ کیازِ کہِ ژےٚ چھِ ٹریکِنٛگ کَرٕنۍ گۄڈٕنیتھ مطلب ژےٚ چھ پایدلۍ پَکُن گۄڈٕنیتھ مطلب ژٕ پَککھ لگ بگ پٕنٛژٕہ کُلومیٖٹر چھُی ژےٚ گاڑِ منٛز پَکُن تَمہِ پَتہٕ چھُی ژےٚ شاید ترٛےٚ ٹو ساڈٕ ترٛے ٚکِلومیٖٹر چھُی ژےٚ پایدلۍ پَکُن مطلب ٹریکِنٛگ کَرٕنۍ جنٛگلو مٔنٛزۍ پَکُن سُہ چھُ مےٚ واریاہ زیادٕ پسنٛد یِوان سُہ چھُ مطلب اَلگ روٗٹ اَتھ بنگس ویلی کُن ییٚلہِ سُہ پتہٕ اور چھُ واتان بنگس ویلی ژےٚ چھُی یِوان یُس تہِ تھکان چھُ یِوان سُہ چھُ تَتہِ دوٗر گژھان بَنگس ویلی وٕچھِتھ سُہ چھُ وَنان یُس بہُ پوٚکُس پایدٔلۍ پوٚکُس مطلب یہِ کھوٚت مےٚ بوٚٹھ بہٕ ووتُس مطلب یَتھ جایہِ ییٚلہِ سُہ یہِ جاے چھُ وٕچھان سُہ چھُ گژھان بے حد خۄش بے حد خۄش چھُکھ ژےٚ گژھان کیازِ کہِ تَتہِ چھُکھ ژٕ وٕچھان گۄڈٕنیتھٕے سُہ صاف آب سُہ لۄکٕٹ نٔدی وَسان تَپٲرۍ سُہ چھِ واریاہ زیٖٹھ نٔدی تَتہِ تہٕ تَتھ منٛز چھُ سُہ ٹھنٛڈٕ آب واریاہ زیادٕ ٹھنٛڈٕ آب تہٕ سُہ چھُ گژھان واریاہ خۄش یا ژٕ وٕچھکھ تَتہِ تِم لۄکٕٹۍ لۄکٕٹۍ بٔڑۍ بٔڑۍ تِم خوٗبصوٗرت بٔٹھۍ وٕچھکھ ژٕ تَتہِ یا تَتہِ چھٕ بٔڑۍ بٔڑۍ گاسہٕ مٲدان تِم چھُکھ ژٕ وٕچھان تمہِ سۭتۍ چھُ گژھان واریاہ واریاہ زیادٕ دِل تَتہِ خۄش اَگر بیٚیہِ وٕچھکھ ژٕ کَشمیٖرَس منٛز چھِ باقٕے جایہِ چھِ گُلمَرٕگ چھُ گُلمَرٕگ چھُ مےٚ تَوے پسنٛد کیازِ کہِ تَتہِ چھُ گنڈولا گۄڈٕنیتھٕے چھُ سُہ گنڈولا رایڈ کران گنڈولاہس منٛز چھُ یِوان مَزٕ مطلب اَکہِ جایہِ پٮ۪ٹھ بیٚکہِ جایہِ گژھنس یا ژٕ ہٮ۪کھ تَتہِ کٔرِتھ گُرۍ سَوٲرۍ گُرۍ سَوٲرۍ تہِ چھُ چیوان تَمہِ حِسابہٕ تہِ چھُ مےٚ سُہ واریاہ پسنٛد بیٚیہِ چھُ زَن نیچُرل مطلب قُدرَتی خوٗبصوٗرت اَگر وۄنۍ کٔشیٖرِ نیبر کَرو کَتھ تہٕ بہٕ گوس تاج محل تاج محل چھُ مےٚ واریاہ پسنٛد کیازِ کہِ یہِ چھُ اکھ نِشٲنی لَوٕچ بیٚیہِ سُہ بَنومُت تاج محل تِمن دۄہَن اِنسان چھُ حٲران گژھان یہِ کِتھ پٲٹھۍ چھُکھ بَنومُت مطلب بٔڑۍ بٔڑۍ ماربل لگٲے مٕتۍ تِمن دۄہَن ٲسۍ نہٕ تِژھ ٹیکنالوجی تہِ نہٕ کِہینۍ تہ تَمہِ باوجوٗد تہِ کِتھ پٲٹھۍ چھُکھ بَنومُت یہِ مطلب تَتھ منٛز چھُ نہٕ کُنہِ جایہِ کانہہ خٲمی اَتھِ یِوان اِتھ پٲٹھۍ چھُ سُہ تاج محل آمُت بَناونہٕ اَمہِ بَغٲر اَگر أسۍ وٕچھو گژھکھ ژٕ دہلی دہلی دہلی چُھ مےٚ توے پسنٛد کیازِ کہِ تَتہِ چھُ واریاہ مطلب یِم بِلڈنگ بَناے مَژٕ یا مۄغل دورن چھُ یا باقٕے باقٕے رولرو تِمو چھِ تتٮ۪ن بلڈنٛگ بَنایہِ مَژ تِم تہِ چھِ واریاہ مطلب واریاہ اَصٕل اَگر بہٕ رٮ۪ڈ فورٹٕچ کَتھ کَرکھ ژٕ اِنٛڈیا گیٹٕچ کَتھ کَرکھ ژٕ یا ژٕ وٕچھکھ تَتہِ قُطب مِنار چھُ تَتہِ چھُ واریاہ واریاہ جایہِ یِم مےٚ واریاہ واریاہ واریاہ یِم بِلڈنٛگ چھ بَنایہِ مَژٕ مۄغلو چھِ بَنایہِ مَژ یا باقیو باقیو روٗلرو چھِ بَنایہِ مَژٕ تِم چھِ وٕچھِنۍ لایق جایہِ تہٕ تَمہِ حِسابہٕ چھ مےٚ دہلی پسنٛد باقٕے اَگر أسۍ وٕچھو بِہار بِہارَس منٛز بِہار تہِ گوس بہٕ بِہار چھُ اَسہِ اِتھ پٲٹھۍ وَنٕنہٕ کہِ یہِ ہسا چھُ نہٕ اَصٕل گیمَر بِہارَس منٛز چھِ اکھ جاے نَلنٛد یُس واریاہ بہتریٖن جاے چھِ نَلنٛداہس منٛز یُس ڈِسٹرک چھُ اَتہِ چھُ گۄڈٕنیتھٕے نلندا مہاویٖرا یُس دُنیہٕچ ساروی کھۄتہٕ پرٲنۍ یونیورسٹی چھِ یہِ وٕچھ مےٚ یہِ چھ واریاہ بٔڑ یونیورسٹی مَگر آ بدقٕسمتی سان چھِ یہِ زٲجمٕژ یہِ چھِ یِوان لٮ۪کھنہٕ کہِ یہِ ہسا چھکھ زٲجمٕژ بختیار خلجین یہِ چھِ دٔزمٕژ ترٮ۪ن ؤرٮ۪ن یہِ یہِ وٕچھ مےٚ تہٕ بیٚیہِ تہِ تَتہِ بٲقی تَتہِ ہیوٗن سین میمورِیل چھُ تَتہِ یا باقٕے باقٕے جایہِ چھِ نلنداہس منٛز یِم وٕچھِنۍ لاق جایہِ چھِ تَمہِ بغٲر تہِ اَگر ژٕ گژھکھ جاے چھ مےٚ وشاکھاپٹنم واریاہ پسنٛد وشاکھاپٹنم گوٚوس بہٕ ییٚتھی وِنٛٹرس منٛز ییٚتہِ وَنٛدس منٛز گووٚس بہٕ وشاکھاپٹنم تَتِکۍ یِم تہِ بیچز چھِ یارادھا بیچ چھُ راما کرشنا بیچ چھُ آ رِشی کُنڈا بیچ چھُ تِم چھِ واریاہ اَصٕل بیچ بیٚیہِ چھِ تَتہِ بٔڑ اکھ اَصٕل جاے واریاہ اَصٕل جاے یَتھ وَنان چھِ کیلاش گٔری کیلاش گٔری کوٚر مےٚ وِزِٹ واریاہ بہتریٖن جاے مطلب سُہ چھُ تھٔدِس کوٚہس پٮ۪ٹھ تَتہِ تہِ چھُ واریاہ وٕچھنۍ لایق جاے تَتہِ چھِ مٔنٛدِر تتہِ چھِ باقٕے سُہ قُدرتی بیوٹی چھ تَتہِ نیچُرل بیوٹی چھِ تَتہِ یا تَتہِ چھُ سُہ ٹرین یُس تَتھ أنٛدۍ أنٛدۍ چھِ پَکان سُہ چھُ واریاہ بہتریٖن تہٕ تَتھ منٛز ہٮ۪کہِ سۄ رایڑ کٔرِتھ سۄ ٹرینہِ منٛز مطلب أمۍ جایہِ چھِ یِم مےٚ واریاہ زیادٕ پسنٛد چھِ